اَسہِ چھِ پٕنٛژٕ جوٗن چھُ اَسہِ اؠگزام ہَندوارا اَسہِ چھُ سُہ نٔرسِنگ سٹاف نٔرسِنٛگ خٲطرٕ اؠگزام تہٕ وۄنۍ چھِ أسۍ واریاہ فرینڈٕ ڈِسٹرک اننت ناگ پؠٹھ یِمن اسہِ اؠگزام چھُ گژھُن مگر اَسہِ چھےٚ نہٕ پَے کَپٲرۍ کیاہ چھُ گژھُن تہٕ وۄنۍ گٔے أکِس ٹرانسپوٹ ایجنسی منٛز ایس این ڈی آرڈس منٛز اسہِ دوٚپ تِمن اَسہِ دِیِو اَکھ گٲڑۍ یۄس اَسہِ تَمہِ دۄہ ٹایمَس پؠٹھ ہندور واتنایہِ تہٕ أسۍ دِمو ایٚگزام پَتہٕ ٲسۍ تورٕ بیٚیہِ واپَس اَنہِ گۄڈنؠتھ یُس تَتہِ ہیٚڈ اوس تَتہِ ٹرانسپوٹ ایجَنسی اَسہِ ووٚن تٔمِس سُہ چھِ کانٛہہ گٲڑۍ ایویلیبٕل یَتھ تٲریٖخَس پؠٹھ یا ڈیٹَس پؠٹھ اگر یَتھ پَنٛژٕ جوٗن چھُ ایٚگزام اَسہِ چھِ ڈیٹَس پؠٹھ گٲڑۍ اکھ تھاوٕنۍ زِ ایویلیبٕل یَتھ آسہِ صُحبَن شےٚ بجے نیرو أسۍ یا تورٕ تہٕ پَتہٕ چھِ تٔمِس تَتہِ ویٹ کَرُن تہٕ پَتہٕ اَتہِ سُہ اَسہِ توڑٕ أسۍ اؠگزام کرو ختم بیٚیہِ اَسہِ ووٚن تٔمِس کہِ ریٹِنٛگ حِساب ریٹ کۭژاہ ہؠکھ ژٕ اَسہِ کِراے کۭژاہ چھےٚ اَسہِ دِنۍ سورُے ووٚن تٔمِس اَسہِ تہٕ بیٚیہِ تھوٚو اَسہِ گٲڑۍ ایویلیبٕل کٔرِتھ تٔمۍ کوٚر اَسہِ اَتہِ واریاہ کاپریٹ تہٕ تمہِ دوٚپ کینٛہہ چھُنہٕ بہٕ تِمو تۄہہِ گٲڑۍ تہٕ أسۍ چھِ تٔمِس تہِ بڑٕ شُکُر گُزار